ہیٚلو السلام علیکُم آ ؤنۍ تو جِناب آ تُہۍ ٲسوٕ نا یہِ مطلب یِمن ٹیوٗرِسٹن مُتعلِق یہِ یِم یِم فارین مُلکَو منٛز یِم ٹیوٗرِسٹ چھِ تران آ اَتہِ اوس اَسہِ یہِ کٔمِشنُک گوٚمُت یہِ پیٹھ وٲنِیُک یہِ تھوڑا ڈِسایِڈ تہٕ تُہۍ کیاہ چھو یَژھان أسہِ دنۍ اَگر أسۍ مطلب کَمہِ حِسابہٕ گژھن اَسہِ ٹیوٗرِسٹ آسٕنۍ ٹھیٖک ٹھیٖک ٹھیٖک ٹھیٖک اَچھا اکھ گوٚو اچھا اکھ گوٚو نفر نَفرٕ حِسابہٕ بیاکھ گوٚو پَتہٕ یُس ہوٹلس حِساب آسہِ پَنُن نہ ٹھیٖک ٹھیٖک تہٕ یِم چھِ یِوان یِم چھِ مطلب فارِن ٹیوٗرِسٹ یِم چھِ یِوان اَمریٖکا پٮ۪ٹھ سِکِنگ ٹیوٗرِسٹ یِوان مَگر یِمن چھُنہٕ ییٚتہِ لینگویج یِوان زیادٕ تر سَمجھ کیٚنٛہہ اَوے موٗجوٗب چھُ یِمن یہِ گایڈ ضروٗرت آسان تہٕ ووٚنۍ چھِ مےٚ تۄہے سۭتۍ کَرٕنۍ کَتھ یہِ فردَر یہِ کٔمِشنٕچ ؤمِشَنٕچ تہٕ اَہن حظ اَوے اَوَے ٹھیٖک چھُ آ تۄہہِ توہہِ تۄہہِ چھُو سری شَہر تہِ اچھا بوٚڑ تہِ چھُ ایٚولیبٕل نہ آ ٹھیٖک تہٕ تۄہہِ چھُو برانچ چھو تۄہہِ پہلگام تہِ آسوٕ تۄہہِ برانچ ییٚتہِ شہرٕ تہِ آسوٕ تۄہہِ برانچ نہ ہورٕ چھِ گُلمَرٕگ تہِ برانچ نہ اَگر اچھا سری نَگر ہیٚور ہیٚور پٕلیسن تہِ چھِ اَگر ٹریٚکِنگ ویٚکِنگ آسیٚو کھسُن تہٕ تَمہِ خٲطرٕ تہِ چھِ ایٚولیبٕلِٹی نہ

اَہن سا اَوٕ تہِ چھُ پوٚز اۭں ووٚنۍ اِنسان چھُ فینل چھُ کران زیننہٕ خٲطرَے اَوے اَوے اۭں اۭں یِم چھِ اَوے یِم چھےٚ روٗم ٹھیٖک ٹھاکھ کَمفارٹیبٕل فیسلٹی چھےٚ اصٕل ٹھیٖک ٹھاکھ تِکیازِ ٹیوٗرِسٹ یِم گٔے یِم گژھن نہٕ مطلب تَنگ وَنگ گژھن نہٕ یِم کیٚنٛہہ اچھا تہٕ تُہۍ ؤنتو مےٚ یہِ روٗم کَتہِ پٮ۪ٹھ چھو تۄہہِ بیسز پٮ۪ٹھ سِٹارٹ گژھان تہٕ کوٚت تام چھِ واتان مطلب ریٹ کَتہِ پٮ۪ٹھ چھِ سِٹارٹ گژھان یہِ کوٚت تانۍ چھِ مطلب پے کوٚت تانۍ چھِ ٹھیٖک مےٚ یہِ چھِ ڈَبٕل بیٚڑ آسان چھِ نہ ٹھیٖک حظ ٹھیٖک چھُ چلو ییٚلہِ اِنشاء فٔردَر گژھِ یِم چیٖز تہٕ أسۍ کرو تۄہہِ سۭتۍ کَنٹیکٹہٕ تہٕ وۄنۍ یہِ چھُ کٔمِشن چھُ ضروٗری یِہے چھِ اسہِ کَتھ پانہٕ ؤنۍ چلو حظ تہٕ باقٕے فٔردر چھُنہٕ اَسہِ کانٛہہ اِشوٗ تہٕ تۄہے سۭتۍ گژھِ سورُے یہِ ڈِسایِڈ تُلِو تُلِو